اَسلام علیکُم وعلیکُم سَلام ہاں سَر واہِد اٮ۪لک یہِ اٮ۪کلِکٹِرشَن چھِو حظ تُہۍ آ جِناب تۄہہِ کَتہِ چھُو دُکان اَسہِ اوس یہِ لایٹہٕ آسہٕ اسہِ لاگنہِ اَسہِ یہِ مکانس اَسہِ چھِ مَکانہٕ جناب اَسہِ چھِ مَکانَس لاگنہِ لایٹہٕ اَسہِ چھِ یَتھ حظ دٔیمِس فٔلورَس لاگنہِ لایٹہٕ ہیٚرِ مکانس سارے وۄنۍ کُس کُس قسٕم چھُو تۄہہِ اٮ۪وٮ۪لٮ۪بٕل اۭں کَتہِ چھُو تۄہہِ ٹھیٖک تۄہہِ کَتہِ چھُو دُکان اچھا بڈگامہِ بڈگامہِ کَتھ جایہِ چھُو تۄہہِ آ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک أسۍ حظ یِمَو اُمید سان اَسہِ حظ دی زیو تھوڑا ڈِسکاوُنٹ تہِ پَتہٕ اَہن حظ آ ونویو مے نہ کیازِ مےٚ چھُ بٚییہِ پَتہٕ ٹھیٖک بیٚیہِ چھُ مےٚ ہَمساے تہِ ییٚتہِ وٕنہِ یِمن تہِ مہ آسہِ لَگٕنۍ یِمَن دِمو پَتہٕ تُہٕنز رٮ۪فرَنس تہٕ یِم یِنو تۄہہِ نِش تہِ کیازِ کہِ اَگرٕے اَصلِیت لایٹ تۄہہِ لٲجِو مطلب بیٚیہِ ڈِسکَاونٹَس منٛز أسۍ کرو واریاہ مطلب واریاہ کوٗشِش واریاہَن تہِ وَنو أسۍ پَتہٕ تۄہہِ چَلاو أسۍ اَصٕل پٲٹھۍ پَتہٕ

ٹھیٖک تیٚلہِ وَلہٕ صبُحس چھُو جمعہ صُبحس ٲسوٕ تُہۍ دُکانَس پٮ۪ٹھ اَدٕ ٹھیٖک چھُ صبُحس یِمَو تیٚلہِ اوٗرۍ أتی کَرو کتھ

چلو وَلہٕ حظ ٹھیٖک حظ چھُ چلو ٹھیٖک أسۍ یمَو صبُحس اوکے اسَلام علیکُم